ہٮ۪لو تُہۍ چھِو حظ بلال بایی کیب سٔروس پٮ۪ٹھ اسہِ ٲس کٔرمٕژ پٔتمِس چکرس تُہٕنٛز کیب بُک لداخ چکرس تُہٕنٛز سۄ ٹیوٹا انووا آیہِ میانٮ۪ن تہٕ میانٮ۪ن دوستن واریاہ پسنٛد تِکیٛازِ سۄ ٲس واریاہ آرام دٖیٚہہ تہٕ لداخُک یوٗتاہ مشکٕل سفر تہِ بنٛوو واریاہ آسان اسہِ خٲطرٕ لداخ چکرس منٛز گٔے أسۍ پینگانگ جیل تھکسی مونیسٹری خُردُم تہٕ بیٚیہِ گٔے أسۍ نبرو وادی سُہ ڈرایور ییٚمۍ سُنٛد ناو چھُ محمد رفیق سُہ اوس واریاہ نرم طبیتُک تہٕ زانان وول نفر تٔمۍ نِیہِ أسۍ ہر کُنہِ جایہِ سٲ اصٕل پٲٹھۍ ٹریفک قونوٗن کٔرِنۍ ہر کانٛہہ فالو بیٚیہِ کٔرِنۍ بیٚیہِ کٔرِنۍ مہارت سان گایڈ أسۍ چکر یتھ چکرس چھُ اسہِ پونٛچھ راجوری گژھُن تہٕ اسہِ چھِ یژھان اسہِ گژھِ سۄے انووا کار آسٕنۍ تہٕ بیٚیہِ سُہ ڈرایور آسُن سُے ڈرایور آسُن أسۍ چھِ راجوری منٛز ژورن دۄہن رُکُن تہٕ سُہ اسہِ چھُ ہر کانٛہہ اہم اہم جایہِ یۄس تہِ راجوری منٛز چھِ سۄ چھِ اسہِ وٕچھنۍ تُہنٛدس ڈرایورس دِمو أسۍ پانے کھٮ۪ن چٮ۪ن تہٕ روزنہٕ خٲطرٕ جاے تُہۍ ؤنۍ تو اسہِ کوٗتاہ کھژِ پٔتمہِ لٹہِ یُس تۄہہِ پے رٹیاوُ اسہِ سُہ اوس زیادٕ یِہُس کٔرتو مہربٲنی کٔرتھ کم تِکیٛازِ اسہِ چھنہٕ ؤنکینس تیٖژا پاکیٹ مٔنی کینٛہہ